وعَلَیکُم اَسَلام اَہَن حظ ٹھیٖک تُہۍ چھُو ٹھیٖک آ بِلکُل بِلکُل حظ ٹھیٖک حظ چھُ سَر ؤنِو حظ ٹھیٖک حظ

کِہیٖنٛۍ تہِ ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک آ بِلکُل بِلکُل ضروٗری یہِ چھِ ضروٗرِی اَسہِ اَتھ خٲطرٕ گژھِ یہِ سِٹپٕس تُلٕنۍ اَتھ خٲطرٕ گۅڈنٕے ٹھی ٹھیٖک چھِ تہٕ گۅڈنیٚتھٕے کرو کٲم مطلب یِم أسۍ یہِ سِٹوڈَنٛٹ یِم اَسہِ اِن ڈِسپٕلٕن کٔریٖٹ کَران چھُ تہٕ تِمَن خٲطرٕ گوٚو گۅڈنیٚتھٕے تھوڑا بہُت تِمَن چھِ مَطلَب ایٚڈوایِس کَرٕنۍ تِمَن چھِ نصیحت پُرٛوایِڈ کَرٕنۍ تِمَن چھِ وَنُن کہِ مَطلَب سکوٗلَس منٛزَن چھُ ڈِسپٕلَن مینٛٹین تھاوُن کہِ اَگر نَے تِمو ڈِسپٕلٕن مینٛٹین تھوٚو تہِ کِہیٖنٛۍ اَلبَتہٕ تِمَن چھُ تَمہٕ پتہٕ وَنُن کہِ پُنِشمینٛٹہٕ خٲطرٕ چھُ تِمن تمہِ خٲطرٕ تِمَن وَنُن کہِ أسۍ ہیٚکو تۅہہِ پُنِشمینٛٹہٕ دِتھ تتھ خٲطرٕ کٔرِتھ یا أسۍ ہیٚکو تِہٕنٛدؠن پیرِیٚنٹن کال کٔرِتھ تِم یٚؠکو سکوٗلس منٛز بُلٲیِتھ تہٕ تِمَن ہیٚکو پَتہٕ أسۍ ؤنِتھ کہِ تِہُنٛد بَچہِ چھُ یِتھٕ پٲٹھۍ مَطلَب نُم نُم چیٖز کَرَن سُکُولَس منٛز تہٕ اَمہِ نیٚبَر مَطلَب یُس تہِ کانٛہہ مَطلَب صاف صفٲیِی خٲطرٕ چھِ یِمَن آ یِمَن چھِ زِیادٕ یِمَن آ لیکچَر چھِ یِمن دِنۍ یِمَن چھِ تَتھ خٲطرٕ نَصیٖحت کَرٕنۍ کہِ مَطلَب یِم کِتھٕ پٲٹھۍ چھِ پَنُن پان صاف تھاوُن صاف پَلو چھِ لاگٕنۍتَتھ خٲطرٕ چھِ یِمَن آ اَلگ یہِ نالیج یِمَن دِنۍ بَچَن تہٕ اَتہِ روٗد امہِ نیٚبَر پَتہٕ مَطلَب اَگر آ سکوٗلَس منٛز کانٛہہ خَرٲبی گٲمٕژ چھِ تہٕ تَتھ خٲطرٕ کَر حظ کٲم اتھ خٲطرٕ تُلو أسۍ سِٹَپ اَکھ أسۍ نِمہوک مَطلَب دیوار یِمن تہِ پیٚومُت چھِ تَتھ خٲطرٕ کَرکھ کٲم نوٚو ڈیولپمینٛٹ أسۍ کھالو نوٚو دیوار بَناوَو اَتھ تہٕ یُس تہِ کانٛہہ مطلب یپٲرۍ ژَلان یِم سِٹوٗڈنٛٹ ژَلنٕچ کوٗشِش کَران چھِ تِم وَتہٕ کَرو أسۍ ساریٚے بَنٛد تہٕ اَتھ خٲطرٕ تھاوَو أسۍ سیکیورِٹی گاڈَس تہِ کَرو أسۍ سکوٗلَس خٲطرٕ ایویلیبٕل وۅنۍ تہٕ بیٚیہِ یِم آ آ بِلکُل بِلکُل سُہ گَژِھ واریاہ زِیادٕ بیٚٹَر پیرَنٹَن پیرنٹن ہٕنٛزِ میٖٹِنٛگ کَرو أسۍ ہَفتَس منٛز اَکہِ لَٹہِ ضروٗرِی تہٕ تَتھ منٛز تہِ وَنو أسۍ پیرَنٹَن مَطلَب کہِ تِہٕنٛدیٚن شُریٚن مُتَعلِق تِہٕنٛدۍ پٔرفارمیٚنٕس کِژ چھِ روزان تہٕ تِم کمہِ کمہِ قٕسمٕچ پَرٛابلِم چھِ سکوٗلس منٛز کَران ٹھیٖک چھُ ٹھیٖک ٹھیٖک وَعلَیکُم اَسَلام